بہٕ چھُس یَژھان یِم تہِ سانہِ بیٚنہِ یا کورِ یا کانٛہہ تہِ دوس چھُ تِم ہسا کرٮ۪ن یُس تِم ایٚجوٗکیشن یَس یِژھ کیپیسٹی آسہِ تِہٕنٛز اِنٹرسٹ مُطابِق گژھِ تِمن پنٕنۍ ایٚجوٗکیشن یِن دِنہِ تہٕ کم از کم گژھِ اکھ سِسٹَر یا کانٛہہ تہِ آسہِ یا کوٗر بیٚنہِ سۄ گژھِ کَم از کَم گژھِ سۄ گریجویشَن یا پی جی کٔرِتھ تمہِ پَتہٕ تہِ کانٛہہ ڈیٚسِجَن نِنۍ اگر سۄ فٔردَر ییٚژھِ پَرُن سۄ گژھِ پَرُن آ یہِ چھُ پوٚز گٔرٕل ایٚجوٗکیشَن پَرناونَس منٛز چھِ واریاہ مُشکِلات یِوان تَتھ منٛز چھُ اَکھ چیٖز یُس تہِ سماجَس منٛز فوبیا چھُ وُنہِ تہِ کہِ گٔرٕل ہنا یِم سُہ گٔرلٕز سِٹوٗڈنٛٹٕس چھِ یِم نسا چھِ سیٚف سانہِ سوسایٹِیَن منٛز کیٚنٛہہ مگر بہٕ چھُس نہٕ اَتھ سۭتۍ زیادٕ اِتفاق کَران کِہیٖنٛۍ تِکیٛازِ أکِس گٔرٕل سِٹوٗڈَنٛٹَس چھُ پانَس تامتھ سۄ کِتھٕ پٲٹھۍ تھاوِ پَنُن کیٚریٚکٹَر پَنُن بِہیویر کِتھٕ پٲٹھۍ وَرتایہِ سۄ تہٕ تَمے مُطابِق ہیٚکہِ سۄ ایٚجوٗکیشَن حٲصِل کٔرِتھ